اَگر أسۍ کَتھ کَرو پولٹکل پارٹیٖز یِم چھِ سٲنِس ایریاہس منٛز تہٕ ییٚتہِ چھِ اکھ گوٚو ییٚتہِ نیشنل کانفرنس تَتھ تَمہِ پَتہٕ چھِ یِوان پی ڈی پی پیٖپلز ڈیموکریٹک پارٹی تہٕ تَمہِ پَتہٕ چھِ یِوان آی این سی انڈین نیشنل کانگریس تہٕ بیٚیہِ چھ یِوان بی جے پی اَگر أسۍ کَتھ کَرو یِم مین پارٹی چھِ سٲنِس ایریاہس اَنٛدر سُہ چھُ اکھ پی ڈی پی بیٚیہِ چھُ نیشنَل کانفرنس یِم زٕ پارٹی چھِ یِم واریاہ زیادٕ یَتھ سٲنِس ایریاہس سۭتۍ چھِ مطلب کَران تہٕ ییتہِ باقے اَگر کانگرٮ۪سٕچ کَتھ کَرو یا بی جے پی ہچ کَتھ کَرو ییٚتہِ چھِ نہٕ تَتھ سۭتۍ زیادٕ لُکھ اَگر ییٚتہِ لُکَن ہٕنٛز کَتھ تہِ کَرو ایٹی پرسنٛٹ ٹو ناینٹی پرسنٛٹ لُکھ آسَن یِم یِمن دۄن پارٹین سۭتۍ آسن یَتھ منٛز اکھ چھُ یوان نیشنل کانفرنس بیاکھ چھُ یوان پی ڈی پی یِمن دۄن پارٹی ین سۭتۍ آسَن نیر ایٚبوٹ ایٹی ٹو ناینٹی پرسنٛٹ لُکھ سٲنِس بُلاکس منٛز یا سون یُس ایریا چھُ یتھ ایریاہَس منٛز باقے یِم دہ پٔرسنٛٹ چھِ دہَن پٔرسنٛٹِن منٛز آسن زٕ ژور پٔرسنٛٹ کانگریسس سۭتۍ تہٕ زٕ پانٛژھ پٔرسنٛٹ آسن بی جے پی یَس سۭتۍ یِم مین پارٹیٖز زٕ چھِ سٲنِس ایریاہَس منٛز سُہ چھُ نیشنَل کانفرنس تہٕ بٚییہِ چھُ پی ڈی پی اَگر أسۍ کَتھ کَرو لیٖڈرَن ہٕنٛز اَگر أسۍ نیشنَل کانفرنس لیٖڈرَن ہٕنٛز کَتھ کَرو سٲنِس ایریاہَس منٛز یِم چھِ ییٚتہِ چُھ بشیر احمد ویری نیشنَل کانفرنسُک یُس ایم ایٚل سی روٗدمُت چھُ تہٕ اَمہِ علاوٕ چھُ ییٚتہِ نثار احمد میٖر یُس پرٛیٚزَنٛٹلی ڈی ڈی سی چیرمین چھُ یَتھ سٲنِس ایریاہَس تہٕ اَگر أسۍ اَمہِ علاوٕ کَتھ کَرو ییٚتہِ چھُ بیاکھ لیٖڈر اکھ نیشنَل کانفرنسُک تٔمِس چھُ ناو الطاف محمد الطاف کلو تہٕ اَمہِ علاوٕ اَگر أسۍ پَتہٕ بیٚیہِ پارٹی ہنٛز کَتھ کَرو یِم یہِ حظ چھ حظ پیپلز ڈیموکریٹک پارٹی ہنٛز کَتھ کَرو اَتھ چھ محبوبہ مفتی سۄ تہِ چھ سٲنِس یُس اَسہِ بجبہارا کانسٹیچونسی چھ یِوان سُہ چھُ سانہِ گامہٕ پٮ۪ٹھ لگ بگ پَنٛداہ وُہہ کِلومیٖٹر دوٗر تہٕ سُہ چھُ تَتی روزان یۄس ؤنٛۍکیٚس ہیٚڈ چھ اَتھ پی ڈی پی یس تہٕ اَمہِ علاوٕ چھُ عبدالرحمن ویری یُس ایم ایل اے چھُ روٗدمُت واریاہَس ٹایمَس سٲنِس ایریاہَس یہِ چھُ اَمیُک بیاکھ اکھ فیمس أسۍ ہٮ۪کو ؤنِتھ لیڈر اَمہِ پارٹی ہُنٛد تہٕ اَمہِ علاوٕ اَگر أسۍ وُچھو امہِ علاوٕ چھُ واریاہ زیادٕ لیڈ اَمہِ پارٹی ہنٛد یَتھ سایٚڈَس یَتھ منٛز أسۍ کَتھ کَرو اَگر بی جے پی ہچ کَتھ کَرو تیٚلہِ چھُ یَتھ سٲنِس ایریاہَس منٛز محمد یوسف صوفی صوفی یُس ییٚمِس وَنان چھِ یُس بی جے پی یُک چھُ سُہ تہِ چھُ روزان سری گوفوارِ سُہ تہِ چھُ اَسہِ یِوان تحصیل تہٕ سُہ چھُ تتی روزان بی جے پی یُک وُنٛۍکیٚس سُہ تہِ اوس ایم ایل سی اَمہِ برونٛٹھ تہٕ تٔمِس چھُ ناو محمد یوسف صوفی چھِ تِم تِم تہِ چھِ یتھ ایریاہَس منٛز روزان تہٕ اَمہِ علاوٕ چھُ اَگر أسۍ اپنا پارٹی یَس بیاکھ چھ کشیٖر ہنٛز اپنی پارٹی جے اینڈ کے اپنی پارٹی چھ بیاکھ ییٚتہِ پارٹی رِجنل پارٹی چھےٚ سۄ تہٕ تَتھ چھُ طارق احمد ویری یَتھ ایریاہَس منٛز یُس تَمیُک اکھ لیڈر چھُ تہٕ باقے اَگر أسۍ کَتھ کَرو یِم أسۍ کِتھ کٕنۍ چھِ یِمن سۭتۍ یِم لیڈر چھِ یِم باقے یِمَن سۭتۍ کِتھ کٕنۍ چھِ أسۍ مِلِتھ اَگر أسۍ مےٚ پنٕنہِ فیملی ہنٛز کَتھ کَرٕ بہٕ أسۍ چھِ گریلو چھِ أسۍ ووٹ ییٚلہِ أسۍ تراوان چھِ أسۍ چھِ تراوان ایٚن سی یَس تِکیازِ یِم سٲنۍ یُس مےٚ فادر چھُ یا یُس تٔمۍ سُنٛد فادر چھُ اوسمُت أسۍ مٕتۍ برٛونٛٹھ پٮ۪ٹھے پَکان ایٚن سی یس سۭتۍ تہٕ سون ووٹ چھُ ہمیٚشہٕ ایٚن سی یَس گوٚمُت بَٹ اَگر أسۍ کَتھ کَرو ڈیولپمنٹٕچ سٲنِس ایریاہَس منٛز سۄ چھےٚ نہٕ یہِ بِالکُل تہِ کِہیٖنۍ یِمو چھُ نہٕ مےٚ چھُنہٕ ییٖژاہ مطلب بہٕ چھُس وُنۍکیٚس ٹویٚنٛٹی سیٚوَن ییٲرس چھُس بہٕ وُنٗۍکیس مےٚ چھےٚ نہٕ وٕچھمٕژ تِژھ ڈیولپمنٹ پَنٕنِس ایریاہَس منٛز گژھان کانٛہہ ییٚمہِ سۭتۍ بہٕ ہٮ۪کہٕ ؤنِتھ بہٕ یَتھ پارٹی ووٹ ترٲیِتھ تہٕ وۄنۍ چھُ آز یس بی جے پی نٔو پارٹی آے کٔشیٖر منٛز کیٚنٛہہ ؤری برونٛٹھ تہٕ یمو ییٚتہِ حکوٗمَت بَنٲو پی ڈی پی یس سۭتۍ تہٕ تمو چھُ تِمو ہیوت قدم تلُن ڈیولپمنٹُک تہٕ یہِ ننہِ وۄنۍ اِن کَمِنٛگ ییٲرس کہِ تِم کیاہ کَرن سانہِ خٲطر تہٕ کوٗتاہ فٲیٚدٕ یی اَسہِ تِہنٛد سۭتۍ باقے اَگر أسۍ کَتھ کَرو یہنٛدۍ ایٚجنٛڈا کیاہ چھِ یُس ایٚن سی ایٚجنٛڈا چھُ یِم چھِ وَنان وُنٛۍ کیٚس اَگر أسۍ حکوٗمتس منٛز یِمو یُس آرٹکل تھری سیٚوَنٛٹی بریک آو کَرنہٕ یُس ایٚبولِش آو کَرنہٕ یِم چھِ وَنان أسۍ ہسا اَنو سُہ واپَس تہٕ یہِ پی ڈی پی تہِ چھُ پی ڈی پی یُک تہِ ایٚجنٛڈا تہِ چھُ یی پی ڈی پی یُک ایجنڈا چھُ ییٚتہِ کٔڈِو سا سٲرٕے آرمی کٔڈِو سا نیبر یا باقے باقے چیٖز چھِ وَنان یِم باقی زانہِ سون مولیٰ بہتر ڈیولپمنٹچ اَگر کَتھ کَرو سۄ چھےٚ نہٕ یِمو منٛز ییٖتیاہ تہِ پارٹی چھِ وُنیُک تام ٹِل ڈیٹ چھےٚ نہٕ سۄ کُنی پارٹی کرمٕژ أسۍ ہٮ۪کو یی ؤنِتھ شُکریا